ہر قٔسمٕکۍ کالج چھِ یِوان پرٮ۪تھ کُنہِ ایریا ہَس منٛز چھُ ڈِفریٚنٹ ہایر سیکَنڈری ڈِفریٚنٹ پراویٹ سکوٗلز تَتھ سٲنِس ایریا ہَس منٛز یا ڈِسٹرکٹس منٛز چھُ ژور ڈگری کالج چھِ تَتہِ کیٚنٛہہ پراویٹ کالج اکھ زٕ تہِ چھِ یِم پَنٕنِس پَنٕنِس فیٖلڈس منٛز واریاہ اَصٕل واریاہ اَصٕل ایچیومیٚنٹ چھِ حالانٛکہِ یُس سٲنِس ایریا ہَس منٛز کالج چھِ تَتھ دِژَکھ جموں کَشمیٖر رینک وَن رِسینٹلی اَنے اَسہِ یہِ یُنِورسِٹۍ ہِندۍ طرفہٕ ڈگری کالج کوپوارا سۄ ٲسۍ تَمِچ اکھ بٔڑ ایچیومیٚنٹ سٕپیشلی تِہنٛز کیاہ ڈِفریٚنٹ پرٮ۪تھ کیٚنٛہہ سَبجکٹ چھُ تِمن منٛز یِوان پرناونہٕ سُہ چُھ نہٕ کانٛہہ سَبجکٹ یُس تَمہِ منٛز ایکٕسپٕلور تِمن منٛز پرناونہٕ چھُ یِوان کیٚنٛہہ اور آل واریاہ اَصٕل کیمپس تہِ چھِ پرٮ۪تھ کُنہِ اَصٕل حالانٛکہِ مےٚ وۄن اَمہِ برونٹھ تہِ ز یُس سون ایریا چھُ یہِ چھُ واریاہ صاف سُتھرٕ ایریا گریٖنری چھُ پرٮ۪تھ کانٛہہ کیمپَس یِم ژور کالج چھِ پانٛژھ کالج چھِ تَتھ ایریا ہَس مںٛز ڈگری کالج چھُ یہِ تہٕ واریاہ گریٖن کیمپَس چھُ تِمن واریاہ اَصٕل ماحول حالانٛکہِ تَتہِ چھُ اکھ ایریا ہَس منٛز یُنورسٹی یُنورسٹی آف کَشمیٖرُک اکھ نارٕتھ وِنگ تہِ بالکُل کَنسٹرکٹ گٔمژ سۄ تہِ چھےٚ اکھ اَصٕل جایہِ لوکیٹڈ واریاہ اَصٕل جایہِ لوکیٹڈ فِلحال چھُ ٹھیٖک یِژھ چھےٚ نہٕ کانٛہہ برابلِم تِمن ہندۍ کالج ہٮ۪کن نہٕ باقین سۭتۍ کَمپیٖٹ کٔرِتھ کیٚنٛہہ سٹوٗڈنٹ گژھن اَصٕل آسٕنی أکِس کالجَس چھِ ایٹ دَ ایٚنڈ سُٹوٗڈنٹ بَناوان اَصٕل ٹیٖچر نہٕ ٹیٖچر اَگر سٔٹوٗڈنٹ اَصٕل آسان تیٚلہِ بَنہِ کالج کیمپَس سۭتۍ بِلڈنگ سۭتۍ تَمہِ سۭتۍ چھُ نہٕ میٲنِس خیالَس منٛز چھُنہٕ تَمہِ سۭتۍ کِہینۍ گژھان اَلبتہ سِٹوٗڈنٹ اگر اتھ منٛز آسن سِٹوٗڈنٹ آیہِ بالکُل اَصٕل پران یِم اصٕل اَصٕل ایچیومینٹ آسان یِمن سُہ شوق آسہِ ڈِفریٚنٹ گیمَن منٛز پارٹِسِپیٹ کرنَس ڈفریٚنٹ جاین واتنَس ایٚکٕسپٕلور کَرنَس نیچُرَس سۭتۍ نیچر ایٚنجاے کرنَس سُہ چھُ